اَز وَنہو تۄہہِ بہٕ میٛٲنۍ فیٚورِٹ ریٚسِپی کۄس چھےٚ تہٕ بیٚیہِ مےٚ کیٛاہ چھےٚ سۄ فیورِٹ مےٚ کیٛازِ چھُ تَتھ سۭتۍ واریاہ لَگاو تہٕ یُس میٛٲنۍ فیٚورِٹ ریٚسِپی چھِ سُہ چھِ تِم چھےٚ ترٛےٚ ٹھیٖک چھا أسۍ کَرو اَکہِ اَکہِ یِم آل اےٚ ٹایم مےٚ فیٚورِٹ چھِ أسۍ کَرو اَکہِ اَکہِ سِٹارٹ گۄڈنِچ یُس گٔے گۄڈنِچ گوٚو گاجَر کا حلوا گاجَر کا حلوا کیٛازِ چھِ مےٚ فیٚورِٹ ٹھیٖک چھا گاجَر کا حلوا گۄڈَے تتھ منٛز گازٕر ٹھیٖک چھا گازٕر مطلب پرٛوٹیٖن پُلَس تَمہِ پَتہٕ گوٚو حٔلوٕ ییٚمہِ وِزِ بَنان چھِ تَتھ منٛز کیٛاہ ڈرٛے فرٛوٗٹٕس ڈرٛے فرٛوٗٹٕس پُلَس کٮ۪رٹ ٹھیٖک چھا کٮ۪رٹ تہٕ ڈرٛے فرٛوٗٹ یہِ زٕ کمبِنیٚشَن یُس چھُ یہِ چھِ واریاہ اَصٕل کمبِنیٚشَن ٹھیٖک چھا اَمہِ پَتہٕ یُس تَتھ بَنان چھِ یُِتھُے تَمہِ پَتہٕ سُہ میٚکِنٛگ تمِچ گژھان چھِ یُِتھُے تَتھ اوٹ ووٹ ترٛاوان چھِ تَمہِ پَتہٕ میکِنٛگ چھےٚ گَژھان تَمہِ پَتہٕ کیٛاہ چھِ گژھان تَمہِ پَتہٕ چھِ سُہ کھنٛڈ یُتھُے تَتھ ترٛاوان چھِ کھنٛڈ ترٲوِتھ پَتہٕ یُتھُے سُہ مطلب پَتہٕ یُتھُے سُہ یِوان چھُناہ اِیویپریٹ کَرٕنۍ تَمہِ سۭتۍ کیٛاہ چھُ گژھان تَمہِ سۭتۍ چھِ گژھان سُہ مطلب مَزٕ دار لَزت دار تہٕ تَتھ چھِ واریاہ مَزٕ یِوان کھٮ۪نَس یُتھُے اِنسان کھٮ۪وان چھُ سُہ چھُ یُتھ ٹیٚسٹہٕ باسان مگر یُس بہٕ پَنٕنہِ اَتھٕ بَناوان چھُس یُس نہٕ بہٕ پنٕنہِ اَتھٕ بَناو سُہ نہَ کیٚنٛہہ